اَکھ کرٛیم چھِ لیکمی یۄس سۄ بٕتھِس چھِ مَتھان تَمہِ سۭتۍ چھِ نیران پھٔلۍ بیٚیہِ چھُنہٕ بُتھ گژھان صاف کیٚنٛہہ تَمہِ سۭتۍ چھُ گژھان بُتھ کرٛہُن گۄڈٕنٮ۪تھ چھِ دۄن مِنٹَن ہیٚکہِ سُہ گٔژھِتھ مطلب صاف بُتھ یُتھُے پَتہٕ نہٕ زٕ ژور مِنَٹ چھِ گژھان تَمہِ سۭتۍ چھُ گژھان کرٛہُن مہٕ کرٛہُن بُتھ سۄ چھِ ہِشی کَتھاہ مطلب کہِ کرٛیم گژھِ آسٕنۍ سۄ یۄس بٕتھِس دی چَمَک مطلب دوٚہَس مگر سۄ چھِ جَلدی تَمہِ سۭتۍ چھِ جَلدی ہُہ کرٛہُن گژھان بُتھ بیٚیہِ چھِ یہِ بیٚیہِ چھِ تَمہِ سۭتۍ پھٔلۍ تہِ نیران اَمی موٗجوٗب چھِ لیکمے سۄ چھِ کَران بٕتھِس بٔلۍ بُربادٕے ہوتَن